اَسَلام وعلیکُم

اَوا ٹھیٖک اَصٕل پٲٹھۍ یہِ تۄہہِ مےٚ ؤنۍتَو تۄہہِ کیٛاہ چھُو تُہۍ چھُو بانہٕ کٕنان مےٚ ٲسۍ بانہٕ زٕ ہَتھ تامتھ ضروٗرت تیٛوٗتاہ تیٛوٗتاہ حظ چھُ زیادٕ گَژھان کیٚنٛہہ کنسیٚشن تُہۍ ؤنۍ توتہِ کٔرِو زٕ ترٛےٚ ہتھ چھِ زیادٕ گَژھان تَمہِ کھۄتہٕ کَم ہیٚکہِ نا کِہیٖنٛۍ گٔژھِتھ توتہِ زٕ ہَتھ تامَتھ نہَ تیٛوٗتاہ گوٚو وارِیاہ زیادٕ تِکیٛازِ اَسہِ چھِ وارِیاہ نِنۍ تَمہِ موٗجوٗب گژھِنا تَتھ تھوڑا بہت کَم گَژھُن تُہۍ کوٗتاہ چھُو وَنان مۄختصر وُہ رۄپیہِ کیٛاہ مسلہٕ گوٚو تویہِ تَمہِ کھۄتہٕ تھوڑا بہت بیٚیہِ کینٛژاہ کٔرِو پنٕنہِ جاے مگر اَسہِ چھُنا نِنۍ وارِیاہ زیادٕ کانٛٹِٹی چھِنا وارِیاہ پتہٕ کوتاہ گوٚو سُہ دۅن ہَتن بانن گوٚو نا سُہ وارِیاہ دۅن ہَتن بانن کوتاہ گَژھِ پتہٕ اگر زٕ ہَتھ تہٕ شیٖتھ بہٕ چھسو نا تۄہہِ وَنان زٕ ہَتھ گَژھن ٹھیٖک اَدٕ ہَے پتہٕ مےٚ چھِنا تَمی حِساب چھُنا مےٚ یورٕ بانہٕ تہِ ضروٗرت وارِیاہ

توتہِ کٔرۍہوٗس وۅنۍ کیٚنٛژھا تۄہہِ کُم بانہٕ چھِو بَناوان زٕ ہتھ پنٛژاہ اَسہِ أسۍ وارِیاہ نِنۍ یہِ بانہٕ چھَا بنان ہر قٕسمٕکۍ ییٚمہِ قٕسمٕکۍ اَسہِ ضروٗرت آسان اَچھا ٹھیٖک چھُ اَچھا ٹھیٖک أسۍ کَرو مشورٕ تہٕ وِچھُو کٲتیٛاہ ولا یہِ کیٛاہ کیٛاہ آسہِ اَسہِ ضروٗرت تَمہِ پتہٕ وُچھُو تُہۍ پانہٕ تہِ اَسہِ چھِ ضروٗرت اَکھ زٕ دۄہ بتہٕ آ اَسہِ چھِ ضروٗرت اَکھ زٕ دۄہ پتہٕ اَچھا اَچھا ٹھیٖک چَلو پتہٕ تیٚمہِ ساتٕے وُچھُو أسۍ کیٛاہ گَژھِ پتہٕ ٲخری یہِ تہٕ تُہۍ کٔرۍزیٚو ہَتھ زٕ ہَتھ تانۍ کیٚنٛہہ چھُنہٕ چَلو چَلو اَدٕ کیٛاہ بِہِو خۄدایس حَوال چَلو او کے چَلو اَدٕ کے ٹھیٖک چھُ